أسۍ چھِ أسۍ چھِ عام طور بَڑٮ۪ن دۄہَن پٮ۪ٹھ خاص کَر اَسہِ چھِ یہِ ییٚتہِ یِوان لَکٕٹۍ عیٖد بٔڑ عیٖد بیٚیہِ چھِ یِوان عیٖدِ مِلاد نبی صلی اللہ علیہ وَسَلم تہٕ تَتھ تِمَن بَڑٮ۪ن دۄہَن پٮ۪ٹھ چھِ أسۍ تِمَن بَڑٮ۪ن دۄہَن پٮ۪ٹھ چھِ أسۍ یہِ یہِ ہے یہِ ییٚتہِ واریاہ ویرایٹی رَنان گَن منٛز تَتھ منٛز چھِ أسۍ رَنان روگن جوش بیٚیہِ چھِ رَنان أسۍ کُفتہٕ کَباب تہِ چھِ بَناوان رِستہٕ تہِ چھِ ہیکان بَنٲوِتھ تَبَکھ ماز تہِ چھِ بَناوان زامہٕ دۄد لٲگِتھ زامہٕ دۄد چھِ لاگان دۄدَس سُہ تہِ چھِ ہیکان رٔنِتھ تہٕ یہِ تِم چیٖز چھِ أسۍ کھٮ۪وان ییٚتہِ بَڑٕ شوقہٕ سان بیٚیہِ چھِ أسۍ رَنان سبزی تہِ بیٚیہِ چھِ اَنان وازوان تہِ مٔلۍ مگر گَرَس مَنٛز تہِ چھِ ہیٚکان أسۍ یِم چیٖز بَنٲوِتھ گۄشتاب رِستہٕ کَبابہٕ تَبَکھ ماز میٖتھۍ تہٕ بیٚیہِ چھِ بَناوان تہٕ تِم کُفتہٕ اَکھ سِمپٕل کُفتہٕ بیٚیہِ چھِ ہیکان نَرگسی کُفتہِ تہِ بَنٲوِتھ بیٚیہِ چھِ ہیٚکان أسۍ بَنٲوِتھ شامی کَباب تہِ بَنٲیِتھ أسۍ چھِ بَناوان زیادٕ ویرایٹی یِمَے مازنٕے ہِنٛز بیٚیہِ چھِ گاڈٕ تہِ چھِ ہیکان أسۍ رٔنِتھ بَجہِ عیٖذ دۄہ تَتھ گاڈ گاڈٕ چھِ أسۍ رَنان بَج عیٖذ پٮ۪ٹھ تَمہِ دۄہ چھُ آسان ماز رَنان أسۍ گۄڈنِچ عیٖذ کَمٕے پَہَن پَتہٕ چھِ رَنان أسۍ دۄیمہِ دۄیمہِ ترٛیٚیمہِ عیٖذ ماز تہِ مگر گۄڈنِچ عیٖذ چھِ أسۍ گاڈٕ تہِ تَمہِ دۄہ رَنان بَجہِ عیٖذ پٮ۪ٹھ